نورمٔلی چھِ نہٕ أسۍ کراوڈٕڈ یَتھ بہٕ چھُس نہٕ کراوڈٕڈ جاین پسند کران گژھُن کیٚنٛہہ تہٕ بہٕ چھُس کران پریفر بنگس ویلی گژھُن بنگس ویلی چھُ اکھ کوپوارا ڈِسٹرکٹس منٛز اکھ جاے لوکیٹِڈ یِتھ کٔنۍ گُلمَرگ چھُ بٔڑ بٔڑ مٲدان چھِ سیٖنری چھِ یتھے کٔنۍ چھِ بنگس ویلی حالنکہِ میٲن نظرن منٛز باسیے مےٚ گُلمَرٕگ واریاہ اوٚور ریڈر جاے اوٚور ریٹڈ وُچھُو تۄہہِ گُلمَرٕگ کراوُڈ سُہ چھُ کراوُڈ وُچھنس منٛز مشہوٗر یتہِ اَلبتہ بیٚیہِ چھُ تَتھ ایکسس آسان اِلیکٹرسِٹی چھِ تورٕ مارکیٹ چھُ تورٕ روڈ چھُ تورٕ آسان تہٕ بیٚیہِ چھُ پَے گُلمَرٕگ چھُ ڈیسٹِنیشن حالنٛکہِ یِم دۄہ ٹیٚوٗرِسٹن یہِ لگہِ پاے بنگس ویلی چھےٚ یِژھ کانٛہہ جاے یُس گُلمَرگ کھۄتہٕ فار بیٹر چھِ واریاہ اَصٕل جاے چھِ گُلمَرٕگ کھۄتہٕ تِم کرن مے بی گُلمَرگ چہِ جایہِ بَنگس ویلی پریفر بنگس ویلی چھےٚ اکھ سۄ جاے اکھ یُس بِالکُل کراوُڈ فری چھےٚ یَتھ أندۍ پٔکۍ گریٖن پہٲڑ چھُ واریاہ گریٖن پہاڑ چھِ واریاہ ٹھنڈٕ ہوا چھُ تَتہِ کراوُڈ چھُ نہٕ تیٚوٗتاہ کیٚنٛہہ یا لُکھ چھِ نہٕ تَتہِ آسان کِہیںۍ تہٕ بہٕ چھُس کران پریفر بیٚیہِ اَصلی منٛز چھُ یِوان بنگس ویلی تانۍ واتنس تَتھ روڈس یُس روڈ تور گژھان چھُ ڈِفرنٹ کِیٖنٛژن جاین آف روڈ تہِ چھُِ تَتھ ایٚڈوینچٲرٕس چھُ اکھ الگ اکھ سکوٗن اکھ سُہ روڈ سۄ سیٖنری یُس وَتہِ بنگس ویلی پَکان پَکان أسۍ لَبان چھِ سُہ چھُ واریاہ اَصٕل فری ٹایمَس منٛز چھِ تَتہِ واریاہ ایکٹِوٹی کرنہٕ خٲطر یِتھ کٔنۍ ہارٕس ڑایڈنٛگ چھُ گُرۍ سوٲر گُرۍ سَوٲر چھِ تَتہِ گژھان اَصٕل پٲٹھۍ واریاہ اَصٕل پٲٹھۍ اِوٕنۍ کہِ تَتہِ چھُ کِرکٹ یِوان گندنہٕ کِرکٹ چھُ تَتہِ بِالکُل چلان آسان تَتہِ چھِ واریاہ لُکھ تَتِکۍ یِم آس پاس بَسان چھِ تہٕ تِم چھِ کِرکٹ دِوان کِرکٹ گندان کِرکَٹ گندُن تہِ چھُ فری ٹایمَس منٛز پسند کران تتہِ بیٚیہِ چھُ فری ٹایمَس منٛز تَتہِ تتہِ چھُ بنگس ویلی بِالکُل منٛزٕ باگ یُس بنگس ویلی یس زٕ حِصہٕ چھُ کران وَسان چھِ اکھ نٔدی اکھ بہان واریاہ اَصٕل یَتھ منٛز فِشنگ تہِ چھِ ہٮ۪کان گژھتھ گاڈٕ تہِ چھِ ہٮ۪کان رٔٹِتھ اِنسان میٲنٮ۪ن نظرن منٛز چھُ بنگس ویلی اکھ مےٚ فیورِٹ جاے وُنِچ تانۍ روٗزمٕژ بیٚیہِ فری ٹایمَس منٛز چھِ واریاہ کٔمۍ اِنسان ہٮ۪کہِ آرام سۭتۍ تتہِ کیمپِنگ پٮ۪ٹھ گٔژھِتھ یہِ گٔژھتھ اَلبتہ وُنہِ چھنہٕ لوٗکن تِم جاے ہنٛز پاے کہِ سۄ کۭژاہ خوٗبصوٗرت چھِ ییٚمہِ دۄہ پاے لگہِ سُہ بَنہِ واریاہ اکھ فیورِٹ جاے واریاہ لوٗکن بَنہِ فیورِٹ ٹیٚوٗرِسٹ ڈیسٹِنیشن سُہ ییٚمہِ دۄہ تور روڈ واتہِ اَصٕل پٲٹھۍ یمہِ دۄہ نہٕ آف روڈِنگ آسہِ کیٚنٛہہ بَس